بالی وُڈُک اَثَر چھُ سِنگَرَن سۭتۍ ڈانٛسَرَن مَنٛز تہِ لَبنہٕ یِوان ہِنٛدوستانَس مَنٛز چھِ بَہلہِ پایِک ڈانٛسَر لَبنہٕ یِوان یِم ہِنٛدوستانُک ناو روشَن چھِ کَران بالی وُڈُک اثر چھُ ڈانٛسَرَن ہٕنٛزِ زِنٛدگی مَنٛز یِتھٕ کٔنۍ پیٚوان زِ تِم چھِ پَنٕنۍ زِنٛدگی اکھ رُت مَقام دِتھ پَنُن پَننہِ مُلکُک ناو روشَن کَران تہٕ پَنٕنۍ زِنٛدگی مُنَوَر بَناوان کیٚنٛہہ ایٚوَر گریٖن بٲتھ یِم سٲری ہِنٛدوستٲنۍ پَسَنٛد چھِ کَران تِمَن مَنٛز چھُ نایِنٹیٖزُک دور لَبنہٕ یِوان یتھ مَنٛز زَن اُدِت نارایَن اَلکا یاگنِٛک تہٕ کُمار سانوٗ بیٚترٕ لَبنہٕ چھِ یِوان تہٕ یِہٕنٛدۍ بٲتھ چھِ واریاہ لوٗکھ وُنہِ تہِ واریاہ زیادٕ پَسَنٛد کَران